السلامُ علیکُم ٹھیٖک چھُو حظ اہن حظ ٹھیٖک گَرِ چھُو حظ سٲری ٹھیٖک تُہۍ چھُو حظ یہِ ہوٹل منیجَر اَفیٖفا آ مےٚ مےٚ حظ مےٚ حظ اوس یہِ ہوٹلَس منٛز رُکُن پانٛژَن دۄہَن ہٕنٛدۍ خٲطرٕ آ پَتہٕ مےٚ کٔر تُہٕنٛدِس ہوٹلَس کِس سِٹافَس سۭتۍ سۭتۍ کَتھ تَتہِ آو مےٚ تُہُنٛد نمبر دِنہٕ دوٚپُکھ تُہۍ کٔرِو منیجَر اَفیٖفاہَس سۭتۍ کَتھ سُہ وَنیو تۄہہِ پانَے کیٛاہ کیٛاہ چھِ ییٚتہِ آ پانٛژَن دۄہَن حظ ٲسۍ چھِ ترٛےٚ نَفر پانٛژَن دۄہَن نہ اَکھ روٗم حظ چھِ روٗم گژھِ اَکُے آسُن مگر گژھِ سُے کیٚنٛہہ تَتھ آسُن مطلب فیسَلٹیٖز سۭتۍ تُہۍ ؤنِو تۄہہِ کیٛاہ کیٛاہ فیسَلٹی چھُو اَتہِ اَچھا اَچھا باتھ روٗم مطلب اَٹیچ چھِ حظ باتھ روٗم کَمرَسٕے سۭتۍ اے سی تہِ چھِ حظ دَم ما حظ چھِ کُٹھِس پَتہٕ چھِ آسان تَتہِ دَم ہُہ أسۍ چھِ واریاہَن جایَن گٔیے أسۍ تَتہِ چھِ پَتہٕ دَم آسان تِمَن کَمرَن

اَسہِ چھِنہٕ حظ اۭں اَسہِ چھِنہٕ حظ اۭں اَصٕلی پیشَنٹ سۭتۍ تٔمِس گژھِ نہٕ دَم گژھُن کِہیٖنۍ تہِ نہٕ تٔمۍ کِنی چھِ پیشَنٹ اچھا ٹھیٖک حظ چھُ پَتہٕ کوٚتاہ حظ کھَسہِ اَتھ پانٛژَن دۄہَن چارٕجِز

کوتاہ حظ اگر اچھا ٹھیٖک حظ چھُ سۄ ٲس مطلب پَتہٕ پَتہٕ چاہے أسۍ کٔژ نَفر تہِ ٲسِن کَمرَس منٛز آ أسۍ حظ چھِ تویتہِ ترٛے نَفَر تہٕ اَلبَتہ حظ اَسہِ چھِ پیشَنٹ اَکھ پیشَنٹَس گژھن فیسَلٹی اَصٕل آسٕنۍ باقٕے چھِ سہلٕے اَدٕ ٹھیٖک حظ چھُ اَسہِ حظ اَسہِ حظ چھِ بروٗسٕے تۄہہِ پٮ۪ٹھ مطلب أسۍ چھِنہٕ تہِ وَنان پونٛسہٕ دِمو أسۍ توتہِ برابر اگر علاوٕے تہِ آسہِ دیُن دِمو پیشَنٹ چھِ بِزٲتی پیشَنٹَس گژھِ نہٕ کانٛہہ مُشکِلات گژھُن تٔمۍ کِنی چھِ أسۍ اَدٕ ٹھیٖک حظ چھِ حظ یِمو أسۍ پَگاہ السلامُ علیکُم